اَکھ ہَتھ رۄپیہِ اَکھ ساس رۄپیہِ پانٛژھ ساس رۄپیہِ دٔہ ساس رۄپیہِ اَکھ لَچھ رۄپیہِ اَکھ کَرور رۄپیہِ پنٛژاہ ساس رۄپیہِ شیٖتھ ساس رۄپیہِ نَمَتھ ساس رۄپیہِ شیٹھ ساس رۄپیہِ سَتَتھ ساس رۄپیہِ دٔہ ساس رۄپیہِ پانٛژھ ساس زٕ ساس رۄپیہِ اَکھ ساس رۄپیہِ پَنٛدہ شٮ۪تھ رۄپیہِ شُراہ شٮ۪تھ رۄپیہِ سَدہ شٮ۪تھ رۄپیہِ اَردہ شٮ۪تھ رۄپیہِ کُنوُہ شٮ۪تھ رۄپیہِ